ہیٚلو ہیٚلو تۄہہِ چھُو اَتھ منٛز کیٛاہ وَنان گۄڈنٮ۪تھٕے چھُ تۄہہِ اَنُن یہِ لہنٛگا تہٕ بیٚیہِ چھُو تۄہہِ بیٚیہِ چھُو تۄہہِ پانَس خٲطرٕ میک اَپ اَنُن اَتھ منٛز یِمے چیٖز گژھَن سٲری ایرینج آسٕنۍ میک اَپ میک اَپ میک اَپ پرٛوڈَکٹَس گژھن آسٕنۍ ماز سِکنُک گژھن تیٛوٗتاہ گژھن آسٕنۍ بیٚیہِ گژھِ آسُن یہِ یِم چیٖز مَہَرنِہ لَگَان چھِ یِم چیٖز گژھن سٲری آسٕنۍ گوٚو ٹھیٖک بیٚیہِ گَژھَن آسٕنۍ یِم باقٕے پرٛوڈکٹٕس آ یِم گژھن آسٕنۍ سٲری پرٛوڈَکٹہٕ حظ بیٚیہِ چھُو تۄہہِ باقٕے چیٖز تہِ اَنٕنۍ یِم لگان چھِ مہرنہِ باقٕے پَرٛایوَیٹ چیٖز تِم وغیرہ چیٖز تہِ تِم تہِ گژھن آسٕنۍ یِم گژھن سٲری ہول لگن چھِیا ٹھیٖک مہرنہِ مہرنہِ تِم آسنو تۅہہِ پیِی کتٮ۪تھ چھُ وزن روزان وول چھُ برابر سورُے یِم یِم زَن ہمساے

تہِ گژھن آسٕنۍ سٲری چیٖز باقٕے گوٚو پَتہٕ سَجاوُن وَجاوُن سُہ چھُ یِوان اورے سَجاوَن وٲلۍ اَز

یِم یِم چھِ باقٕے چیٖز یِمَن گژھِ آسُن برٛونٛٹھٕے ؤنِتھ ریٹ ویٹ دِن ہُہ یہِ کنفٲرٕم گۄڈے سٲری چیٖز ایرینٛج کٔرِتھ خانٛدرٕ برٛونٛٹھ چھُ ایرینٛج کٔرِتھ کیٛاہ بیٚیہِ باقٕے ڈیکوریشَن ویکوریشَن سایبانہٕ خٲطرٕ سُہ تہِ گژھِ آسُن ایٚویلیبُل خانٛدرٕ برٛونٛٹھٕے باقٕے آیٹَمز باقٕے پرٛوڈَکٹٕس یِم تہِ گژھن آسٕنۍ ایٚویلیبُل خانٛدرٕ برٛونٛٹھٕے آ یِم سٲری یِم گژھن آسٕنۍ سٲری چیٖز باقٕے پرٛوڈَکٹٕس تہِ یِم لَگَان چھِ خاص طور پے مہرنہِ یِم پرٛوڈکٹٕس لگان چھِ تِم گژھن خانٛدرٕ برٛونٛٹھٕے آسٕنۍ اَیٚرینٛج کٔرِتھ مَہَرنہِ ہٕنٛدۍ آیٹَم باقٕے خانٛدرٕکۍ آیٹَم باقیَن ہٕنٛدۍ سالرَن مہرازٕ سٕنٛدی آیٹَم باقٕے ڈیکشَن ویکوریشَن خانٛدرٕ خٲطرٕ یہِ گَژھِ آسُن سورُے ایرینٛج گژھِتھ خانٛدرٕ برٛونٛٹھٕے سُہ گژھِ آسُن سورُے یُس زَن خانٛدرَس لگَان چھُ تہِ گَژھِ آسُن سورُے یہِ خانٛدرَس لگان چھُ ژور مِنَٹ گٔے